پانٛژھ اِنٛٹرنیشنَل سِٹی حظ چھِ اَکھ حظ چھِ دُبٕے تہٕ بیٚیہِ حظ چھِ لَنٛدَن تہِ اِنٛٹرنیشنَل سِٹی تہٕ پیٚرَس تہِ حظ چھِ اِنٛٹرنیشنَل سِٹی بیٚیہِ حظ چھِ نیویارٕک سِٹی سۄتہِ حظ چھِ اِنٛٹرنیشنَل سِٹی تہٕ بیٚیہِ حظ چھِ ماسٕکو تہِ چھِ اِنٹرنیشنَل سِٹی